کَالجَس منٛز چھِ مےٚ واریاہ لَٹہِ ڈَرٛایِنٛگ کٕلاس تہٕ ؤرٕکشاپ کٕلاس ایٚٹینٛڈ کٔرمٕژ ؤرٕکشاپَس منٛز کٔر مےٚ مِشیٖنہِ ؤرٕکشاپ کارپینٹری شاپ بیٚیہِ پینٛٹ شاپ تہٕ ایٚٹینٛڈ کٔرمٕژ یِمہٕ ڈرٛایِنٛگ تہٕ ؤرٕکشاپَس سٍتۍ ہیٚوچھ مےٚ واریاہ ڈَرٛایِنٛگ منٛز ہیٚوچھ مےٚ کہِ نقشہٕ کِتھٕ پٲٹھۍ چھِ أسۍ بَناوَن ڈَرٛایِنٛگ منٛز کُس کُس پینسَل کَتھ جایہِ یہِ کُس چھُ یوٗز کَرَن سُہ ہیٚوچھ مےٚ نَقشہِ کِتھٕ پٲٹھۍ بَناوَو أسۍ دَروازٕ دارِ کِتھٕ پٲٹھۍ بَناوَن سُہ تہِ ہیٚوچھ مےٚ ڈَرٛایِنٛگ کٕلاسَس منٛز تہِ بیٚیہِ ؤرٕکشاپَس منٛز ہیٚوچھ مےٚ مِشیٖن مِشیٖنہٕ مِشیٖنہٕ بارَس منٛز وُچھ مےٚ ہیٚوچھ مےٚ لیتھ مِشیٖن وُچھ مےٚ ہیٚچھ مےٚ تَتہِ بیٚیہِ ہیوٚچھ مےٚ چھانہٕ کٲم تہِ ہیٚچھ مےٚ کِتھٕ چھان کِتھٕ پٲٹھۍ چھُ یِم پی کٹِنٛگ کَران یِم لٔکٕر کِتھٕ پٲٹھۍ چھِ یِم ژَٹَان پیٹِنٛگ کٕلاسَس منٛز وُچھ مےٚ پینٛٹ کِتھٕ پٲٹھۍ چھِ کَران أسۍ یُس یَتھ چیٖزَس پینٛٹ چھُ کَران سُہ چھُ پیٚوان گۄڈنیٚتھ صاف کَرُن کِتھٕ پٲٹھۍ چھُ کَرُن صاف پَتہٕ کِتھٕ پٲٹھۍ چھُ پینٛٹ کَرُن یِتہٕ ہیوٚچھ مےٚ مےٚ ہیٚوچھ مےٚ آو یِمو سٍتۍ واریاہ فٲیدٕ